ہیلو وعلیکم السلام آ اہن حظ آ آ تۄہہِ کیٛاہ دٔلیٖل کیٛاہ ٲسوٕ تۄہہِ کَرُن آ اٮ۪ڈمِشن چھِ کَرٕںۍ تُہۍ کَتھ کٕلاسَس چھُو ٹٮ۪نٛتھ آ وٕچھ سا گوٚبُر اَسہِ چھ کرٕنۍ کٲم یُس اَسہِ ٹٮ۪نٛتھ کَلاس چھِ اَسہِ کوٚر اٮ۪ڈمِشن ییٚتہِ سِٹاٹ یہِ سُہ سٕکوٗل چھُس بٕے چَلاوان یہِ یَتھ چھُ اَسہِ پرٛوٚسیٖجَر تۄہہِ چھِو کَرٕنۍ کٲم تۄہہِ چھُو گۄڈٕ ٹٮ۪سٹ دِیُن یَتھ ٹٮ۪سٹَس اگر تُہۍ گوٚو سِلٮ۪کٹ تہٕ تیٚلہِ چھِ أسۍ وٕچھان تۄہہِ اِنٹَروِو کَران اگر تُہۍ اِنٹَروِوَس تہِ گوٚو تہٕ تیٚلہِ ہٮ۪کو تۄہہِ أسۍ اٮ۪ڈمِشن کٔرِتھ یَتھ سکوٗلَس منٛز تہٕ بیٚیہِ چھِ ییٚتِیُک پرٛوٚسیٖجَر چھُ ییٚتہِ ییٚتہِ چھُو تۄہہِ اَکھ چیٖز پیمٮ۪نٛٹ کَرٕنۍ گۄڈنٮ۪تھٕے فیٖسٕچ مَطلب یُتھُے تۄہہِ اٮ۪ڈمِشن گَژھیو تۄہہِ چھُو اَکھ اٮ۪ڈمِشن فیٖس تہِ کَرُن پے بیٚیہِ چھُو پٕلَس تۄہہِ فُل ؤرۍیُک تہٕ بیٚیہِ وَنہو تۄہہِ بہٕ اَکھ چیٖز پَنٛنہِ یُس اَسہِ سٕٹوٗڈنٛٹ یہِ چھِ اَسہِ یہِ سکوٗل چھُ ییٚمۍچہِ کینٛہہ اٮ۪کٹِوٹی وَنو تۄہہِ بہٕ ییٚتہِ مِلنو تۄہہِ اَکھ چھُ اٮ۪جوٗکیشن ضٔروٗری بیٚیہِ مِلنو تۄہہِ اٮ۪کسٹرٛا کیرِکیوٗلَم اٮ۪کٹوِٹیٖز تہِ اٮ۪کسٹرٛا مطلب اَسہِ چھِ پٕلے گرٛاوُنٛڈ تُہۍ ہیٚکِو پٕلے کانٛہہ تہِ کٔرِتھ یعنی کہِ ییٚتہِ کھیل گِنٛدِتھ یعنی کہِ تہٕ آ آ اہن حظ آ آ یُس تۄہہِ ووٚنوُ یہِ کۄسچَن یہِ چھُ ٹھیٖک یُس یہِ اٮ۪کزام حظ چھُ اَتھ تۄہہِ أسۍ ہٮ۪کو تۄہہِ یہٕ کٔرِتھ یہِ چھُ کَرُن اَسہِ تۄہہِ رِٹٕن یعنی کہِ اوبجَکٹِو ٹایِپ یہِ چھُنہٕ اَسہِ کَرُن سَبجَکٹِو ٹایِپ اَتھ منٛز آسنو تۄہہِ کینٛہہ اوبجَکٹِو کَلاس نایِنتھٕکۍ کَلاس ایٹتھٕکۍ تہٕ تہٕ تِتھٕے کَنۍ ہٮ۪کو أسۍ تۄہہِ أتھۍ آ آ أتھۍ رِلیٹِڈ أتھۍ رِلیٹِڈ آسہِ أتھۍ رِلیٹِڈ تہٕ تۄہہِ چھُو پتہٕ وٕچھُن وٕچھو أسۍ اوٚرآل وٕچھو پٕرفارمَنٕس کیٛاہ چھُ روزان اَتھ منٛز کیٛاہ روزِ تہٕ پٕرسَنٹیج چھِ أسۍ أسۍ چھِنہٕ دِوان پٕرسَنٹیج یِتھ کَنۍ کینٛہہ أسۍ چھِ وٕچھان اَسہِ چھُ اَکھ لوٹ آسان أسۍ چھِ آسان بَچہِ پَنٛژاہ آسَن شیٹھ آسَن تہٕ أسۍ چھِ وٕچھان پَتہٕ فور اٮ۪کزامپٕل أسۍ چھِنہٕ کَٹ آف گۄڈنٮ۪تھٕے تھاوان أسۍ چھِ وٕچھان اوٚوَرآل چھِ أسۍ وٕچھان کۭتیٛاہ چھِ یعنی کہِ اَصٕل سِٹوٗڈنٛٹ پَتہٕ اگر پَنژاہ وَے تہِ آسَن أسۍ نِمہوکھ پَنٛژاہ وَے اگر پانٛژَے تہِ گَژھَن سلٮ۪کٹ پَنٛنہِ حِساب تَمہِ حِساب نِمو أسۍ پانٛژَے تہِ ہُہ چھُنہٕ اَسہِ کینٛہہ پرٛوسیٖجَر کِہیٖنۍ نہ تۄہہِ چھُو آنلایِن چھُنہٕ اَسہِ یہِ تُہۍ ہیٚکِو اَسہِ یور یِتھ تہٕ سٲنِس یَتھ سکوٗلَس پٮ۪ٹھ تۄہہِ چھُو ییٚتہِ پِرٛنسپٕلَس سۭتۍ سَمکھُن پِرٛنسپٕلَس سُہ دِیو تۄہہِ اَکھ برٛوچَر برٛوچَرَس پٮ۪ٹھ آسیو تۄہہِ سورُے ڈیٹا کَرٕنۍ فِل وِل تہٕ پتہٕ دِمو تۄہہِ أسۍ اَکھ اٮ۪کزام ڈیٹ تۄہہِ کَر چھُو اٮ۪کزام آ آ آ آ تۄہہِ کینٛہہ اَتھ رِلیٹِڈ کانٛہہ اِنفارمیشن یعنی کہِ نہ آ تۄہہِ چھُ تۄہہِ چھُ حق تُہۍ ہیٚکِو کینٛہہ تہِ کٔرِتھ تُہۍ ہیٚکِو یور یِتھ تُہۍ ہیٚکِو وٕچھِتھ تہِ پرٛابلِم چھَنہٕ کینٛہہ تہٕ بیٚیہِ اگر تۄہہِ باسیو اٮ۪کزام پَتہٕ دِمو تۄہہِ أسۍ کینٛہہ فِرٛی کلاسٕز دِیٛاناوَو تۄہہِ أسۍ یِمہٕ آ یعنی کہِ تِمن منٛز اگر تۄہہِ باسیو تہٕ یہِ ٹھیٖک چھُ گوٚو ٹھیٖک تُہۍ ہیٚکِو اٮ۪ڈمِشن کیری اگر نہٕ تیٚلہِ ہٮ۪کو أسۍ تۄہہِ یعنی کہِ واپَس پیمٮ۪نٛٹ کٔرِتھ فیٖسٕچ اگر نہٕ تۄہہِ باسیو ٹھیٖک چھُ پَرناونُک یا باقٕے ہُہ یہِ تَمہِ ساتہٕ ٹھیٖک ٹھیٖک